کُنہٕ تٕرٛہ ڈٮ۪سَمبَر زٕ ساس ترٛےٚ شُراہ اَکٹوٗبَر زٕ ساس تہٕ کَہہ پنٛداہ جَنؤری زٕ ساس تہٕ شُراہ سَداہ نومبَر زٕ ساس تہٕ کُنہٕ وُہ اَٹھووُہ اَکٹوٗبَر زٕ ساس تہٕ اَکہٕ وُہ